سَبزی مرکیٹ آ گروسری گروسری کے مُتعلِق چھُ یہِ کہِ ٹماٹر چھُ آز اکھ ہَتھ تہٕ وُہ رۄپیہِ کِلو وانگن چھِ تِم چھِ آز کٕنان سَتتھ رۄپیہِ کِلو آ لایِک آن لاین شاپِنگ چھِ واریاہ زیادٕ اَصٕل اَگر أسۍ کَمپِیر کَرو یَتھ سۭتۍ مطلب پانہِ خٔریدٲری کرنہٕ سۭتۍ مَگر کیاہ چھُ آسان کہِ اکھ چھُ ڈیٚلِؤری چارجِز آسان تِم چھِ واریاہ زیادٕ واریاہ زیادٕ قۭمتی گژھان تَمہِ وجہہ سۭتۍ چھِ نہٕ ہٮ۪کان سٲری بیٚیہِ تہٕ بیاکھ یہِ فون یوٗز کَرُن یَتھ کَشمیٖرَس منٛز چھُ نہٕ ٖیوٗتاہ پاسِبٕل آسان کہِ فون یوٗز کَرُن تہٕ پَتہٕ آن لاین پے میٚنٹ کَرٕنۍ یا کٲشِرین خٲطرٕ چھُ یہِ واریاہ اکھ نوٚو چیٖز ٹیکنولجی چھِ بیشک واریاہ اَصٕل چیٖز لیکِن کٔشمیٖرس منٛز یہِ سورُے چیٖز چھُ آسان کہِ مطلب یہِ چھُ واریاہ اکھ نٔو چیٖز کٲشرین خٲطرٕ أسۍ چھِ نہٕ واریاہ یوٗز ٹوٚ اَتھ سۭتۍ کِہینۍ گۄڈٕنیتھ چھِ کٲشرین ہٮ۪چُھن یُس ییٚتہِ لایِک مطلب ضعیف لُکھ چھِ ضعیف اَنکل آنٹی وغیرہ چھِ تِمن خٲطرٕ چھِ یہِ آن لاین بینکِنگ واریاہ مُشکِل گژھان نہ تہٕ ٲسۍ یہِ واریاہ زیادٕ اَصٕل چیٖز ہر أکِس گژھِ مطلب لایِک ڈیولپَمینٹ چھِ واریاہ اَصٕل چیٖز